مےٚ چھِ وٮ۪س تَس چھِ چیٖز تٔمِس چھِ تَگان پینٹِنٛگ کَرٕنۍ تَس چھِ کَلاکٲری تگان کَرٕنۍ سُہ چھِ نٔے نٔے چیٖز بَناوان پینسَل سۭتۍ لیڈو سۭتۍ بَناوان نٔے نٔے چیٖز تماشہِ بَناوان یِم مےٚ وٕچھِنۍ چھِ خۄش کَران بیٚیہِ یُم مےٚ دِوان چھِ یہِ حوصلہٕ افضٲیی کَران کہِ ژٕ بہٕ تہِ ہٮ۪کہٕ بَنٲیِتھ پَتہٕ چھس بہٕ تہِ کَران یہِ ٹرٛاے تٕم بَناونٕکۍ تہٕ مےٚ تہِ چھِ بَنا تِم مگر تٔمِس چھِ واریاہ زیادٕ آٹ یہِ بَناونُک تہٕ مےٚ چھِ واریاہ زیادٕ پَسنٛز تَسٕنٛز پینٹِنٛگ